بہٕ چھَس روزان ڈِسٹرک اَننت ناگس منٛز سٲنِس ڈِسٹرک اَننت ناگس منٛز چھِ واریاہ اَصٕل نیچرل بیوٗٹی تہٕ پِکنِک سٔپاٹ تَتھ منٛز چھِ یِوان اسہِ پہلگام چھُ یِوان کۄکر ناگ چھُ یِوان ویرناگ چھُ یِوان تہٕ ییٚتہِ چھِ تَتہِ چھِ اَسہِ واریاہ اصل نیچرل بیوٗٹی تَتہِ چھُ اِنسان پَنُن سٔٹرٛس کران دوٗر پنٕنہِ فیملی سۭتۍ کران ٹایم سپینڈ تَتہِ چھِ اِنسانَس واریاہ اَصٕل خۄش روزان تہٕ اَصٕل پٲٹھۍ پنٕنہِ فیملی سۭتۍ سکوٗلَن سۭتۍ کالجَن سۭتۍ گژھان پِکنِک تَتہِ بَناوان پَنٕنۍ میمریٖز پانہٕ ؤنۍ تہٕ بیٚیہِ اَصٕل پٲٹھۍ خۄش تہٕ خۄش حال تَتہِ ٹایم کَران سُپینڈ